کومیڈڈی رِلیٹِڈ وَنہٕ بہٕ یی اَکھ ریٖس محدیٖنُن اَکھ شو اوس شو چھُ یَتھ منٛز کہِ مطلب کومیڈی چھِ سُہ کَران تہٕ سُہ چھُ واریاہ فٮ۪مَس شو پٕلَس تِمَن چھُ اَکھ پرٛانٛک فرینٛک کال فرینٛک کال چھِ تَتھ وَنان یِم چھِ یوٗٹیوٗبَس پٮ۪ٹھ کھالان سُہ رٔیٖس محدیٖن تہٕ سُہ چھُ اکھ واریاہ تَتھ منٛز تہِ چھِ واریاہ کمٮ۪ڈی گژھان بیٚیہِ چھِ باقٕے واریاہ لایک مُسیب بٹھ چھُ یوٗٹیوٗبَس پٮ۪ٹھ سُتہِ چھُ مطلب واریاہ اَصٕل سُتہِ چھُ کوٚمیڈی کَران بیٚیہِ چھِ دوٗر دَرشنٕکۍ تہِ کینٛہہ اٮ۪کٹَر یِمو یِمو زَن وَنۍ یوٗٹیوٗبَس پٮ۪ٹھ تہِ چھِ بَنٲمٕژ یہِ مطلب چَنَل بَنٲومٕژ چھِ تِم چھِ تَتھ پٮ۪ٹھ کمٮ۪ڈی کَران مےٚ ٲسۍ موسٕٹلی چھِ مےٚ وُچھمُت رٔیٖس محدیٖن نٔنۍ کوٚمڈی چھےٚ واریاہ اَصٕل یِوان ماننہٕ